سلام علیکُم وعلیکُم سلام تُہۍ اہن حظ ٹھیٖک تُہۍ چھِو حظ ٹھیٖک تُہۍ چھِ نہ حظ یہ سکول ٹیٖچر ہے مےٚ حظ چھ بچس آزٕ سُہ چھُ بیٚمار تٔمس چھ دود تٔمس حظ ٲس ونۍ لیٖو تھاوٕنۍ اد حظ ٹھیٖک حظ چھُ شُکریہ اد حظ